سٲنِس کۄلگٲمِس منٛز چھِ واریاہ خٲرٲتی کیامہِ گَژھان اگر أسۍ کَتھ کَرو گامہٕ لیٚولہِ پؠٹھ ییٚتہِ چھِ بیٚتُل مال جمع کران یُس پتہٕ ضوٚروٗرتھ منٛد تہٕ غریٖب لُکَن منٛز تقسیٖم یِوان کرنہٕ سٲنِس کۄلگٲمِس منٛز چھِ واریاہ این جی او چلاونہٕ یِوان یِم واریاہ اصلہِ کیامہِ کران چھِ سٲنِس گامَس منٛز تہِ چھِ اکھ این جی او یَتھ زَن ناو چھُ جموں اینڈ کشمیٖر یوٗتھ فاونٛڈیشن یِم چھِ سٲنِس ڈِسٹِرک ہاسپِٹل کۄلگٲمِس منٛز کۄلگٲمِس منٛز بؠمارن کھؠن چؠن تقسیٖم کران ییٚتہِ چھِ واریاہ یَتیٖم ٹرسٹہٕ تہِ چلان یِم یِمہٕ گرٕ پَتہٕ گرٕ پونٛسہٕ توٚمُل وغیرہ سۄمبرٲوِتھ ییٚتیٖم شُرؠن منٛز تَقسیٖم کَران بیٚیہِ چھِ یِم ییٚتیٖم کورؠن نَکھٕ والان زٕ ساس ژۄدہ کہِ سیٚہلاب کہِ وجہ سۭتۍ گٔے واریاہ گوٚو واریاہ نۄقصان تہٕ واریاہ گٔے بےٚ گَر یِم پتہٕ ییٚمہِ پتہٕ مَدتھ کٔرِتھ مکان بنٲوِتھ دِتِکھ